آ بِلکُل اَکہِ ساتہٕ گٔے سٲنِس گامَس منٛز آبٕچ قٕلَط واریاہ زیادٕ ییٚمہِ ساتہٕ نہٕ سارِنی لُکَن مُشکِلاتَن ہُنٛد سامنہٕ پیٚو کَرُن ییٚتہِ دَزِ یہِ سورٕے ییٚتہِ یِم سبزی وَبزی ٲس اَتھ تہِ ہیٚوک نہٕ موقعہٕ موقعہٕ آب میٖلِتھ کیٚنٛہہ یِم تہِ کانٛہہ تہِ چیٖز چاہے سُہ ژھونٛٹھۍ باغ ٲسِن یِمَن تِہ ہیٚوک نہٕ یہِ آب واب اصٕل پٲٹھۍ وٲتِتھ کیٚنٛہہ ییٚمہِ سۭتۍ نہٕ یِم اَصٕل ییٚمہِ سۭتۍ نہٕ یِمَن رَنٛگ وَنٛگ کھوٚت کِہیٖنۍ تہِ نہٕ ییٚمہِ سۭتۍ نہٕ یِمَن رَس وَس ہیٚوک کِہیٖنۍ تہِ نہٕ بٔنِتھ یا اگرے أسۍ وُچھَو مطلب اِنسانَن تہِ پیٚو واریاہ زیادٕ گوٚو مُشکِل امہِ آبہٕ کہِ نَہ آسنہٕ کِنہِ ییٚمہِ سۭتۍ اسہِ پَنٕنۍ زنٛدگی واریاہ مُشکِل سان پیٚیہِ گُزارٕ کَرٕنۍ یُس آب چھُ یہِ چھُ واریاہ زیادٕ ضروٗری پرٮ۪تھ کانٛسہِ زُو زٲژ خٲطرٕ اَوے موجوٗب چھِ پیٚوان آب یِمہِ ساتنَس نہٕ کُنہِ جٲے یلہٕ چھُ آسان یا زایہِ گَژھُن یہِ چھُ پیٚوان ضروٗری بچاوُن یہِ چھُ پیٚوان بَنٛد کَرُن